اَگرٔے أسۍ کَتھ کَرو مین سورسِز ایٚمپٕلایمیٚںٛٹ لایولیٖہوڈ کیٛاہ چھُ کۄلگٲمۍ ڈِسٹِرٛکَس منٛز ییٚتہِ چھُ زیادٕ اَکھ پرٛایویٹ ایٚمپٕلایمیٚنٛٹ گورمیٚنٛٹٕکۍ تہِ چھِ کیٚنٛہہ ٲں ہارٹِکَلچَر چھُ ایٚگرِکَلچَر چھُ بیٚیہِ اَگر أسۍ کَتھ کَرو لوکھ چھِ زیادٕ پرٛیٚفَر کَران أڑۍ چھِ دَپان نَہ گورمیٚنٛٹ جاب چھُ اصٕل مگر أڑۍ چھِ وَنان پرٛایویٹ جاب چھُ أڑۍ چھِ وَنان گورمیٚنٛٹ جاب ہَسا چھُو توٚتتھٕے تانۍ ییٖتِس کالَس اِنسان بُڑھاپَہ گوٚو بُڑھاپَہ پٮ۪ٹھ چھُ رِٹایر گژھان مگر پرٛایویٹ چھُ روزان جَنریشَن ٹُو جَنریشَن گۄڈٕ چھُ آسان مول پَتہٕ نیٚچیٛوٗ پَتہٕ تٔمۍ سُنٛد نیٚچیٛوٗ یہِ چھُ لَگان واریاہ واریاہ مگر اَگر أسۍ وُچھو کۄلگٲمۍ ڈِسٹِرٛکَس منٛز یِم زَن زیادٕ لوٗکھ چھِ أڑۍ چھِ بِزنیٚس کَران أڑۍ چھِ ایٚگرِکَلچَرَس سۭتۍ أڑۍ چھِ پرٛایویٹ ایٚمپٕلایمیٚنٛٹ زیادٕ اَگرٔے وُچھو تِم چھِ پرٛایویٹ ایٚمپٕلایمیٚںٛٹ بیٚیہِ چھِ بِزنیٚس یِم زَن گورمیٚنٛٹ تِم چھِ واریاہ زیادٕ کَم بیٚیہِ چھِ کیٚنٛہہ مین یِم زَن ایٚگرِکَلچَرَس سۭتۍ چھِ زیادٕ ڈیٖل کَران مطلب ایٚگرِکَلچَرٕے چھُ ییٚتہِ زیادٕ زیادٕ رُت فٲیدٕ دِوان تِکیٛازِ اَگَر نہٕ أسۍ ایٚگرِکَلچَرَس مین پیٖپٕل یِم زَن چھِ مین لوٗکھ تِم چھِ زیادٕ ایٚگرِکَلچَرٕے بَناوان